ٹھیٖک اصل پٲٹھۍ چھوٕ صحت چھ ٹھیٖک کیاہ چھو کران بَتہٕ کھیٚووٕ چاے چیٚوٕ کیاہ چھو کَران اچھا سبزی کوٚت وٲژ اچھا ٹھیٖک ٹھیٖک بہٕ اوسُس یَژھان أسۍ کرو پانہٕ ؤنۍ پاٹنَرشِپ کیاہ کرو پاٹنرشِپ کرو أسۍ پانہٕ و نۍ تہٕ أسۍ اِتھ کنۍ زینو أسۍ اصل رۄپے ژٕ تہِ زینَکھ تہٕ بہٕ تہِ زینہٕ بہٕ آسہٕ کٕننہِ نِوان پَتہٕ آسے بہٕ ژےٚ پرسنت تورٕ آسہِ یِوان أسۍ آسو پَتہٕ کرو پھِپھٹی پھِپھٹی ژٕ کیاہ چھُکھ وَنان کَروٕ ہہَ اچھا ٹھیٖک تہٕ کیاہ چھِ ونان اتھ ژٕ ٲسۍ زِ تراوان سبزی سیوٚدُے ڈَریٚکٹ مے

آ سبزی یۭژاہ ژٕ مےٚ تراوَکھ تمہِ حِساب کرو أسۍ پَتہٕ پاٹنرشِپ سبزی کۭژاہ چھے نیران کٔژ ژےٚ کٔژ کنال چھی زٔمیٖن دپ ترٕہہ ژَتجی کنال اچھا ٲٹھ دہ کنال تتھ آسہِ سبزی کیاہ کیاہ چھُکھ ژٕ وۄبداوان کیاہ کیاہ ہاکھ مُجہِ اچھا گۄگجہِ تہِ بیٚیہِ بیٚیہِ کیاہ چھو وۄبداوان تتھ ہیٚلو بیٚیہِ کیاہ چھو وۄبداوان

ہیٚلو آ بیٚیہِ کیاہ چھو وۄبداوان اچھا ٹھیٖک ٹھیٖک لٲر کۭیتیاہ چھو لٲر کۭتِس کالس چھِو نیران پَتہٕ اچھا ٹھیٖک کم لٲر دۄدٕ لٲر ہہَ کنہِ ہُم لٲر اچھا ٹھیٖک اچھا اچھا ٹھیک ژٕ کِتھ پٲٹھۍ اوسُکھ ژٕ اوسکھٕ کٲنٛسہِ دِوان یہِ مال وال اچھا ٹھیٖک مےٚ نِش اگر ژٕ مےٚ دِکھ تہٕ أسۍ کرو کٲم أسۍ کرو اصل پٲٹھۍ اتھ پیٚٹھ یہِ کیاہ چھِ وَنان اتھ پیٚٹھ کتھ وتھ تہٕ پَتہٕ کرو کٲم أسۍ یارا پَتہٕ زینو أسۍ اصل رۄپے ژِ مہ ہیے ٹیٚنشَن سُہ کِہیٖنۍ ژےٚ کَرووے کٲم ژےٚ دِموے اصل نَفَع چھُ نہ ٹھیٖک کیاہ چھِ وَنان امہ باوٚوجوٗد اگر ژٕ یژھَکھ تہ کٲنٛسہِ نِش مولوٗم کَرُن یہِ ہوٗ یہِ تہٕ کر مولوٗم تہِ تہٕ ہہَ چھُ نہ ٹھیٖک آ یہِ وچھ ژٕ کیاہ حِسابا یی ژےٚ آ ٹھیٖک چھُ اد کیاہ ہا